میانٮ۪ن فیٚورِٹ جاین منٛز چھُ یِوان پہلگام چھُ بیٚیہِ گُلمَرگ تہٕ دۄدٕپَتھٕر اَمہِ مٔزیٖد تہِ چھِ مےٚ کیٚنٛہہ جایہِ پسنٛد یَتھ منٛز نِشات چھِ یِوان تہٕ شالہٕ مور باغ چھِ یِوان تہٕ اَمہِ مٔزیٖد اَگر أسۍ وُچھو ہِنٛدُوستانَس اَندر چھِ واریاہ تٕمۍ جایہِ یِم بَڑٕ دَکش چھِ یَتھ منٛز ممبے چھِ یِوان تامل ناڈو یِتھٕے کٲٹھۍ دہلی چھِ دہلی منٛز تہِ چھِ واریاہ تٕمۍ جایہِ وُچھ یِم وچھٕنۍ لایقھ چھِ تہٕ یِم کیازِ چھِ مےٚ پسنٛد چونٛکہِ اَگر أسۍ کٔشیٖر ہٕنٛز کَتھ کَرو ییٚتیُک یُس آبہٕ ہوا چھُ سُہ چھُ بڑٕ خۄشگُوار

ییٚلہِ گرمہٕ کرایہِ چھِ آسان ییٚلہِ سۄ ییٚلہِ کانٛہہ تہِ اِنسان یِمن جاین چھُ گژھان تٔمِس چھُ نہٕ کانٛہہ تہِ گرمی لَگان سُہ چھ ہٮ۪کان دۄہلہِ برمنٛدین چھُ سُہ ہٮ۪کان پٔکِتھ اورٕ یور تہٕ بیٚیہِ چھُ اَتہِ زَبردست نَظارٕ چھُ ہٮ۪کان سُہ وُچھتھ تہٕ بیٚیہِ یُس اَتیُک آب چھُ خاص کر پہلگامٕچ یۄس لیٚدٕر چھےٚ سۄ چھےٚ مےٚ واریاہ زیادٕ پسنٛد تہٕ اِنسان ییٚلہِ تور چھُ گژھان تہٕ تَتہِ چھُ یِم سکوٗن چھُ آسان سُہ چھُ تَتہِ حٲصِل سَپدان أکِس اِنسانَس